لوکَل کلچر یُس نیٚوز پیپرس منٛز چھِ یِوان یُس مےٚ باسان چھِ باسان یہِ چھُ واریاہ مطلب کران کور اکھ نیوٕز پیپر گۄڈٕنٮ۪تھٕے کٲم چھِ أسۍ یتہِ أسۍ چھِ کشمیٖر بہٕ چھُس کشمیرُک أسہِ چھِ اکھ روہ تتھ چھِ ونان روہ سہُ گیوُن چھِ اسۍ مطلب سہُ آسان یِمٕے عیٖدَن پیٹھ بٔڑعیدَن پٮ۪ٹھ چھِ سہُ کران سہُ میلان واریاہ اٹینٹشن اتھ کیازِ مےٚ چھُ خۄش لگان یہِ حدٕ کھۄتہٕ زیادٕ